اَسلام علیکُم تُہی چھُو حظ رمیش ٹوٗر اینٛڈ ٹرٛاولٕز جیٚمہٕ پٮ۪ٹھ مےٚ ٲس اَز صُبحٲے تُہٕنٛزِِ أکِس گاڑِ منٛز گٲڑۍ اَکھ بُک کٔرمٕژ ییٚمیُک ڈرٛایور نا ییٚمِس ناو اوس مشتاق اَحمد یہِ کَراے مےٚ جیٚمہٕ پٮ۪ٹھ کۅلگوم تام بُک مےٚ کَراے مشتاق اَحمدس واریاہ وِلہِ فون مگر سُہ چھُنہٕ میٛون فون تُلان کیٚنٛہہ تٔمۍ سٕنٛز گاڑِ منٛز گوٚو مےٚ بیگ اَکھ مشرپھ یتھ منٛز واریاہ کاکد ٲسۍ بیٚیہِ اوس خاص کَر پاس پورٹ اوس تَتھ منٛز ییٚمہِ بیگُک رنٛگ اوس سُہ اوس نیٛوٗل بیٚیہِ پٮ۪و مےٚ تَمہِ سٕنٛزِ گاڑِ منٛز فون یُس مےٚ تٔمۍ سٕنٛزِ ڈیشش پٮ۪ٹھ چارٕج اوس تھوٚومُت لٲگِتھ وۅنی بہٕ چھُسو تۅہہِ وۅنی گُزٲرِش کَران تہِ تُہی کٔرِو مشتاق اَحمدس پنٕنہِ طرفہٕ فون تاکہِ سُہ تُلہِ تُہنٛد فون بہٕ کَرٕ ہا پتہٕ یہِ یُس مےٚ یہِ چیٖز اوس روومُت یہِ کَرٕ ہا بہٕ تُہٕنٛدِ دفتر پٮ۪ٹھ حٲصِل سۅ گٔیہِ تُہٕنٛز مٮ۪ہربٲنی تہٕ مٮ۪ہربٲنی باقٕے شُکریہ